اسلامُ علیکُم وعلیکُم السلام وَرحمتُہ اللہ اَہن حظ تُہۍ کٕم حظ چھُو اَہَن حظ بہٕ حظ چھُس ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ تۄہہِ کَتھ بارَس منٛز کوٚروٕ فون کیٚنٛہہ خیرتٕے چھِ حظ اَہَن حظ اَہَن حظ صحیح چھُ بوٗزمُت ہے اَہن حظ سٲنۍ کَٹٲیۍ حظ گٔیہِ اَپٲرۍ ماننہٕ یِوان سٲرسٕے

اَہن حظ یہِ حظ چھِ واقعی تۄہہِ میٛونُے ناو بوٗزمُت آ تۄہہِ کَر چھَو کَٹٲیۍ کَرٕنۍ

یہِ حظ یہِ ریٹ حظ گژھِ پٔر ڈے حظ گَژھِ ساڑ ٲٹھ شَتھ آ پٔر ڈے ساڑ ٲٹھ شیٚتھ ہَے اَہَن حظ تُہۍ وُچھو حظ اَز سٲرسٕے بازرَس اَز چھِ نو شَتھ بۅن کانٛہہ ہیوانٕے مےٚ ووٚنمَو تۄہہِ ساڑٕے ٲٹھ شَتھ ہے اَہَن حظ اَہَن حظ کَٹٲے تہِ گژھِ پَتہٕ لاگہِ کار آسٕنۍ تُہۍ وُچھو گوڈٕ بہٕ ہاوَو تۄہہ زٕ ترٛےٚ باغ بہٕ یِژھ کَٹٲے چھُس کَران پَتہٕ وُچھُو تُہۍ میٛٲنۍ کَٹٲے کِژھ چھِ آسان ہے کیٛاہ حظ چھُو وَنان تہۍ ناجٲیز فٲیِدٕ پَنٕنۍ کِنۍ حظ وۅنۍ مےٚ واریاہ اَصٕل بیٚیہِ وُچھِو حظ تُہۍ اَز بازَر تہِ کٮُ۪تھ چھِ اَز چھِ سٲری ہٮ۪وان ٲٹھ نَو شیٚتھ مےٚ حظ ؤنٮ۪ومَو تۄہہِ ساڑ ٲٹھ شیٚتھ نہَ بَتہٕ پَنُن بَتہٕ پَنُن آ آ ہے سُہ حظ نِباوَو پَتہٕ أسۍ وَلہٕ حظ کیٚنٛہہ نہٕ چھِنہٕ فِلحال چھُس بہٕ أکِس دۄن جایَن آوُر مےٚ چھُ کَٹٲے کَرٕنۍ تِمَن یِتھٕے حظ بہٕ تِمَن مۅکلاو تہٕ بہٕ یِمہٕ ڈریٚکٹہٕ پتہٕ تُہٕنٛدِسٕے باَغس منٛز یہِ حظ تُہۍ ؤنِو أسۍ چھِ دۄشوٕے کَران ٹھیٖکہٕ تہِ تہٕ دۄہ پٲٹھۍ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بہٕ چھُس ریڈی وعلیکُم سلام اَدٕ حظ اَدٕ حظ مےٚ کٔرۍ زیٚو فون تیٚلہِ